وعلیکُم سلام اے تُہۍ چھُو حظ الطاف صٲب ٹیٖچَر چھُو حظ تُہۍ یہِ اوس یہِ بَچہٕ بٮ۪مار یہِ یِیہِ نہٕ پَگاہ سکوٗل کِہیٖنٛۍ أمِس تھٲوِزیٚو لیٖو حظ